ہیٚلو وعلیکُم اسلام ٹھیٖک چھِو حظ شُکُر رۄبَس کُن ٹھیٖک ؤنۍتَو تُہۍ کٕم اَہَن حظ آ

اَچھا کوٗتاہ ٹایِم برٛونٛٹھ ٲسِو تۅہہِ نِمِتۍ ٹھیٖک پانٛژھ دۄہ برٛونٛٹھ کیٛاہ کیٛاہ اوسوٕ تۄہہِ نِمُت

ٹھیٖک تُہۍ چھُو دپان ایٚکٕسچینٛج کیٛاہ کیٛاہ چھُ تۄہہِ کَرُن تۄہہِ چھا سٲری آیٹَم کَرٕنۍ ایٚکٕسچینٛج کِنہٕ کانٛہہ پٔٹِکیٛوٗل کانٛہہ خاص آیٹَم اَچھا ٹھیٖک بَیٚڈ تہٕ صوفا چھُو تُہۍ یہِ تُہۍ ؤنۍتَو مےٚ یہِ ریٹ ما چھُ تۄہہِ پَے تَمہِ ساتہٕ کَتھ ریٹَس ٲسوٕ تۅہہِ نِمٕتۍ یِم

ٹھیٖک ٹھیٖک ٹھیٖک تۄہہِ چھَو حظ پَے تۄہہِ چھُو نِمُت زٕ پٲنٛژھ دۄہ برٛونٛٹھ تَمہِ دۄہ یُس اَسہِ یہِ مال اوس نا ییٚتہِ ایٚویلیبُل دُکانَس پٮ۪ٹھ سُہ چھُ سُہ چھُ مۄکلیٛومُت وۄنۍ یُس اَسہِ وُنکٮ۪ن چھُنا یِم بَیٚڈ صوفا یِم اَسہِ وُنکٮ۪ن چھِ ییٚتہِ تِمَن چھُ رینٛج تھوڑا زیادَے پَہَم تِمَن آسہِ ریٹ زیادٕ پَہَم وۅنۍ اگر تُہۍ ایٚکسچینٛج یَژھِو کَتھ کُن کَرُن یہِ تِمَن آسہِ تھوڑا ریٹ مگر علاوٕ پَہَم ایٚکٕسچینٛج ہیٚکِو تُہۍ کٔرِتھ مگر ریٹ چھِ تۄہہِ دِنۍ تھوڑا علاو آ صُبحن تُہۍ ہیٚکِو یہِ ییٚمہِ ساتہٕ تۄہہِ ٹایم یی تَمہِ ساتہٕ ہیٚکِو تُہۍ واپَس أنِتھ یِم چیٖز مگر یہِ ریٹ چھِ تۄہہِ ریٹ پیٚیہِ تۄہہِ علاوٕ سٲرسٕے چاہے صوفا آسہِ یا بَیٚڈ آسن کیٛاہ آسہِ تۄہہِ کَرُن ریٹ پیٚیہِ تۄہہِ سٲرسٕے علاوٕے تھوڑا ٹھیٖک چھُ کِہیٖنۍ چھُنہٕ پَرواے پگاہ ییٖزیو تُہۍ تقریٖباً دٔہ کاہ بَجے پَتھ پَتھ ییٖزیٚو تُہۍ تِکیٛازِ کہہِ بَجہِ تام آسو نہٕ أسۍ ییٚتہِ کِہیٖنۍ ٹھیٖک چلو ٹھیٖک چھُ چلو بِہِو رۄبَس حوال